اَلسلام وعلیکُم السَلام اَہن حظ آ

اَچھا اَچھا ٹھیٖک کَر پٮ۪ٹھ گوٚو تۄہہِ یہِ اَچھا اَکھ زٕ تُہۍ ما چھُو کینٛہہ سَرٕد گَرٕم ما چھُ گژھان یا کینٛہہ یُتھ کھٮ۪نَس چٮ۪نَس منٛز ما کینٛہہ پرٛابلِم اَچھا ٹھیٖک تُہۍ ما چھُو زیادٕ جَنٛک فُڈ کھٮ۪وان تَمہِ سۭتۍ چھُنہٕ مٲل روزان آچھا ٹھیٖک بیسِکٔلی چھِ آز موسَم گوٚمُت چینٛج دٕ گژھِ نَہ وَ موسَم چینٛج تہٕ اَمۍ وَجہ سۭتۍ چھِ یہِ فِلیوٗ گوٚمُت زیادٕ تہٕ تَوَے چھِ آز گژھان کولڈٕ کَف یِم چھِ تَوَے آز یِم نٕے اَز سِمٹَم تَوَے روزان اَمِکۍ تہٕ زیادٕ گژھِ کوٗشِش کرٕنۍ کہِ گرم گرم ترٛیش گژھِ چیٚنۍ یِم جنٛک فُڈ گژھن نہٕ نٮ۪برِم کھیٚنۍ کِہیٖنۍ نہٕ تہٕ ہلکہٕ غذا گژھِ کھیوٚن بہٕ یَتھ منٛز زیادٕ کاربوہایڈرٛیٹٕس آسہِ

آ بیسِکٔلی چھُ اَسہِ آز کہِ زیادٕ تَر چھُ آز أنٛدٕرۍ أنٛدرَے آسان اِنسان بِہِتھ تہٕ نٮ۪بَر کُن چھِنہٕ نیران کِہیٖنۍ ییٚمۍ وَجہ سۭتۍ لُکَن چھِ آز زیادٕ گوٚمُت ویٹ گوٚمُت گین تہٕ اَگَر تُہۍ پنٕنۍ ڈایِٹ کٔرِو اِمپرٛوٗ اَگر کٲنٛسہِ ڈایٹِشَنَس گٔژھِو تُہۍ سُہ وَنیو تۄہہِ تۄہہِ کیٛاہ چھُو کَرُن یا بہٕ دِمو تۄہہِ اَکھ ڈایٹ چاٹ یُس تۄہہِ اَصٕل پٲٹھۍ وَنیو کہِ مطلب تۄہہِ کیٛاہ چھُو کھیوٚن تۄہہِ کیٛاہ چھُو نہٕ کھیوٚن بیٚیہِ زیادٕ کھۄتہٕ زیادٕ یوٗتاہ ٲسۍزیو تہٕ تیوٗتاہ گژھِ آز اٮ۪کزَرسایِز کَرُن آ بیٚیہِ گژھِ صُبحٲے صُبحٲے خٲلی میٛادٕ گَرم گَرم ترٛیش چیٚنۍ مطلب زیادٕ گرٕم نہٕ کینٛہہ تہٕ تھوڑا سۄکہٕ بٔج سۄکہٕ بٔج آ تہٕ باقی یُس یہِ فِلیوٗ چھِ یہِ کَف چھِ یہِ چھِ بیسِکٔلی آز ہَوہاسٕے منٛز کہِ مطلب موسَم لوٚگ چینٛج گژھِ نہِ اَمۍ خٲطٕر بہٕ دِمو تۄہہِ پرٛٮ۪سکِرٛپشَن تَتھ منٛز دِمو بہٕ تۄہہِ سورُے دَوا لیکھِتھ تۄہہِ کیٛاہ چھُو کھیوٚن تۄہہِ کیٛاہ چھُو نہٕ کھیوٚن تہٕ باقی چھِنہٕ گھابرانٕچ کانٛہہ تہِ ضٔروٗرت نہ نہ نہ ٹٮ۪سٹ کَرنٕچ چھَنہٕ کِہیٖنۍ تہِ ضٔروٗرت بیٚیہِ گوٚو یِم کھَنٛڈٕ چیٖز تِم گٔے اٮ۪وایِڈ کَرٕنۍ آ تۄہہِ ٲسِو مے بی تُہۍ ما ٲسِو کَمزور شَمزور تَمہِ سۭتۍ چھِ فِوَر آسان زیادٕ مطلب باڈی آسان ٹٮ۪مپریچَر گوٚمُت ہاے تہٕ تٔمۍ خٲطرٕ اگر تُہۍ بٕلَڈ ٹٮ۪سٹ کَرنٲیِو تہٕ سُہ روزِ بہتر تہٕ بہٕ وٕچھٕ تۄہہِ کیٛاہ کٔنڈِشَن چھُو ہیٖموگٕلوبِنٕچ کیٛاہ حالت چھےٚ تہٕ باقی وٕچھِ بہٕ تی اگر تُہۍ کَرنٲیِو تیٚلہِ بٕلَڈ آ اگر تُہۍ کَرنٲیِو ٹٮ۪سٹ تہٕ تیٚلہِ وٕچھو أسۍ پَتہٕ أنۍزیو مگر ٹٮ۪سٹ یوٗرۍ تہٕ بہٕ وٕچھِ پانَے آ بیٚیہِ پرٛٮ۪سکِرٛپشَنٕس یِم تہِ دَوا آسَن لیکھِتھ تِم وٕچھِ بہٕ اَکہِ پھِرِ کَرٕ بہٕ پانہٕ چٮ۪ک تہٕ پَتہٕ ٹھیٖک چھا چلو ٹھیٖک